ویسے اَگر بہٕ کَتھ کَرٕ مےٚ چھُ فیورِٹ بُک تہِ کیلیڈیو کیلیریہ سۄ چھےٚ اکھ ناویٚل بُک یۄس زَبردست ایٚٹریکٹو ناویٚل چھِ دۄیم چیٖز اَگر بہٕ کَتھ کرٕ موٗوی تہِ چھِ مےٚ واریاہ خۄش گژھان یۄس تۄہہ مےٚ ووٚن یہ دِل آشِقانا چھِ راجا ہنٛدُستانی چھ بَٹ اکھ ٹی وی سیٖریل چھُ سُہ چھُ زَبردست ٹی وی سیریل تیرے بِن یُس ؤنٛکیٚس ٹریٚنٛڈِنٛگ منٛز چھُ سُہ باسیو مےٚ ساروٕے کھۄتہٕ زَبردست پَنٕنہِ خٲطرٕ تِکیازِ سُہ باسیو مےٚ واریاہ فیسنیٹنگ تہِ تہٕ الٹرا مطلب کہِ اِنٛٹرَسٹنٛگ